میٛٲنۍ یِم فیورِِٹ پٔلیسِز چھِ یور بہٕ یَژھان چھَس گَژھُن تہٕ تور گٲمٕژ واریاہ لَٹہِ سُہ چھُ پہلگام تَمہِ چہِ وادی چھِ واریاہ فیمَس تور چھِ ٹوٗرِیسٹہٕ تہِ آ وِزِٹ کَران بیٚیہِ چھِ مےٚ بیٚیہِ چھِ مےٚ بیٛاکھ جاے آ پسنٛد سۅ چھِ گُلمرگ تَتہِ چھُ شیٖن آسان سُہ چھُ لَگان اَسہِ خۄش تَتہِ چھِ واریاہ زیادٕ شیٖن آسان بیٚیہِ چھِ آسان تَتہِ گَنٛڈولا چھِ آسان تَتہِ چھِ آسان واریاہ رایِڈٕس چھِ تَتہِ آسان آ تِم چھِ اَسہِ واریاہ زیادٕ خۄش لگان تِم تِم زٕ جایہِ چھِ مےٚ واریاہ زیادٕ خۄش لَگان آ پَنٕنہِ زنٛدگی منٛز